بانڈی پوارہٕچ یُس مین اِکونمی ییٚتہِ پٮ۪ٹھ ڈیولَپ چھِ سُہ چھُ اٮ۪گرِکَلچر بیٚیہِ ہینڈی کریفٹ ییٚتہِ چھُ واریاہ لوٗکھ اٮ۪گرکَلچرَس سۭتۍ وابَستہٕ تہٕ نیصف چھُ ہینڈی کریفٹَس سۭتۍ وابَستہٕ تھاوان أمۍ چھُ سانہِ بَنڈپورچہِ اِکونمی منٛز اکھ اَہم کِردار اَدا کران ییٚتہِ چھُ ہینڈی کریفٹٕچ کہِ فٕرمہٕ تہِ ییٚتہِ گروپَن منٛز لوٗکھ کٲم چھِ کران تہٕ کٲم کَرنہِ ہٮ۪چھنہِ گژھان چھُ مَثلن ہینڈی ہینڈلوٗم دَف ہینٛڈلوٗمُک سینٹر چھِ فردٕ کامہِ سینٹر چھُ ییٚتہِ نوجوانن رٲغب چھ یِوان کرنہٕ یِمَن اَتھٕ کامین کُن تہٕ یِمَن اَتھٕ کامین چھُ وۄتھٕ بوو دِوان یِمَن چھُ لول برنہٕ یِوان یہِ چھُ سانہِ اِکونم بَنڈپورچہِ اِکونمی ہٕنز بٔڑ بار اکھ شان بیٚیہِ چھِ لوٗکھ ییٚتہِ زیادٕ پَہم اٮ۪گرکَلچَرَس سۭتۍ وابَستہٕ تھاوان تم چھِ پَنٕنۍ پروڈَکٹٕس بَناوان یَتھ منٛز تم لایَک ییٚتہِ چھِ اَسہِ اکھ زٔنۍ یِم اَسہِ فٔرٕم چھِ ترٲمٕژ پَنٕنۍ شاہیٖن اِنڈَسٹری سُہ چھُ تَتہِ مَسالہٕ بَناوان یِم أسۍ گرن منٛز تَیار چھِ کران لایِک مَرژٕوانگن چھِ نیران دانہِ وَل چھِ نیران سُہ چھِ تَتہِ گرینڈ کٔرِتھ دِوان پِیور مَسالہٕ چھِ تَتہِ ایویلیبٕل آسان یہِ چھُ سٲنۍ بَنڈپورِ چہِ اِکونمی ہٕنز اکھ بٔڑ بارٕ اکھ شان